مےٚ یُس پَسَنٛد سیٖزَن چھُ سُہ چھُ موسمہِ گرما تِکیازکہِ اتھ مَنٛز چھُ یِم کُلۍ چھِ تمَن چھِ پَنہٕ ؤتھٕر یِوان یہِ ؤریَس چھِ أسۍ بیول وۄبداوان مِثالے أسۍ چھِ گَژھان تھل چھِ أسۍ رُوان اتھ مَنٛز اتھ مَنٛز چھِ أسۍ واریاہ کٲم کران تہٕ مےٚ چھِ یہِ سیٖزَن ییٚمہِ موٗجوٗب بیٚیہِ فیورِت ییٚمہِ ساتہٕ کُلۍ گریٖن چھِ گَژھان تِم چھِ اَسہِ دِوان تازٕ اوکسِجَن تہٕ یُس أسۍ پَتہٕ حٲصل چھِ کران کُلیو نِش تازٕ اوکسِجَن سُہ چھُ گریٖنری کہِ وجہ سۭتۍ بیٚیہِ تھوڑا اِفیٚکٹ کران بیٚیہِ یہِ بیٚیہِ ییٚمہِ سۭتۍ یُس ہُریر چھُ گَژھان سیٖنری مَنٛز تہٕ